ہٮ۪لو اۭں تُہۍ چھُو حظ یِمہٕ دہلی پٮ۪ٹھ ژوٗنٹھٮ۪ن کیٛاہ حظ باو مےٚ حظ دوٚپ بازَر ییٚمہِ ساتہٕ اصٕل گژھِ بہٕ سوزٕ تَمی ساتَن آز چھےٚ حظ بازَر اَصٕل تیٚلہِ سوزٕ حظ اَدٕ حظ اَدٕ حظ سُہ بہٕ حظ سوزَے دۄیہِ ترٛے دوہہِ اَدٕ حظ اَدٕ حظ